پٕلیٖز ٹٮ۪ل دَ پازِٹِو اٮ۪کٕسپیٖریَنٕس یوٗ ہیڈ وِتھ یُوَر فٔسٹ پرٛوٚڈَکٹ فٔسٹ پرٛوٚڈَکٹ فٔسٹ پرٛوٚڈَکٹ اَتھ متعلق کیٛاہ وَنو چلو فٔسٹ پرٛوٚڈَکٹَس مُتعلِق وَنو أسۍ اَسہِ اوس گَرِ فٔسٹ پرٛوٚڈَکٹ درٛامُت ژوٗنٛٹھ اَکھ تَتھ مُتعلق وَنہٕ بہٕ تۄہہِ کیٚنٛہہ تھوڑا بہت اٮ۪کٕسپیٖریَنس پَنُن لۄکچارَس منٛز ییٚلہِ أسۍ لۄکٕٹۍ ٲسۍ اَسہِ اوس کانٛہہ اَنان گَرٕ ژوٗنٛٹھ یا فادر اوس گَرِ مٔلۍ اَنان ژوٗنٛٹھ خوش ٲسۍ گژھان ژوٗنٛٹھ کھیوٚن وَقت گُزران شوق تہِ بَڑان اَسہِ دَپیو أسۍ بَناوو پَنُن اَکھ باغ اَکھ أسۍ تہِ لاگو ژوٗنٛٹھ اَسہِ تہِ آسَن گرِ پنٕنۍ ژوٗنٛٹھۍ آسان أسۍ تہِ آسو کھٮ۪وان شوقہٕ سان خوشی سان ییٚمہِ ساتہٕ گژھِ ہے خوش تہِ تَمہِ ساتہٕ کھٮ۪مہٕ ہو یہِ نہٕ کیٚنٛہہ اَسہِ پے مٔلۍ اَنُن اَسہِ پے کٲنٛسہِ مٔنٛگِتھ ہیوٚن کیٛازِ تِمَن دۄہَن اوس نہٕ تیُتھ فاینینشَل تہِ سَپوٹا تہِ تیُتھ کیٚنٛہہ یا گَرِکۍ تیُتھ حالات ٲسۍ نہٕ کہِ یِم زَن اَسہِ اَتھ یِم فُلفِل کَرنَس منٛز لَگہٕ ہَن ضوٚرَتھ سُہ اوس نہٕ کیٚنٛہہ تَے پرٛاپَٹی وغیرہ زٔمیٖن ومیٖن اوس سٮ۪ٹھاہ فادرٕ سُنٛد سَپوٹ تہِ اوس تٔمۍ تہِ ووٚن أسۍ ہسا بَناوو باغ خوشی سان گٔے أسۍ اَتھ کامہِ پٮ۪ٹھ ہُہ تہِ ماٹویٹ اَسہِ أنۍ ژوٗنٛٹھۍ کُلۍ اَسہِ لٲگۍ زٔمیٖنَس تِمَن ٲسۍ أسۍ اَصٕل پٲٹھۍ گُڈٲے وُڈٲے کَران سَگ بَران واریاہ لۄکٕٹۍ ٲسۍ تِم وقت گُزران تِم تہِ لٔگۍ بَڑان یہِ چھِ پرٛٲنۍ کَتھا آز یُس پرٛوٚڈَکٹ چھِ آسان آز چھِ وِدٕن یہِ ییٲرٕس وِدٕن وَن آر ٹوٗ ییٲرٕس ژوٗنٛٹھ پرٛوٚڈکٹ دِوان مگر تَمہِ دۄہ یُس اٮ۪کٕسپیٖریَنٕس کیٛاہ اوس اَسہِ تَمہِ دۄہ ٲسۍ تِم ژوٗنٛٹھۍ کُلۍ لاگان اَسہِ تہِ یِم ژوٗنٛٹھۍ کُلۍ لٲگۍ اٮ۪راوُنٛڈ فوٹیٖن فِفٹیٖن ییٲرٕس پاسٹ مگر ژوٗنٛٹھۍ ووٗنٛٹھۍ درٛاے نہٕ کُلٮ۪ن کِہیٖنۍ یہِ اوس تِمن دۄہن منٛز آز چھِ نٔو ٹٮ۪کنالجی آمٕتۍ تِمن دۄہَن ٲسۍ اَنان ژوٗنٛٹھۍ کُلۍ لاگان ییٚلہِ نیرٮ۪س وٕہٕرۍ اَکہِ دَہہِ وٕہٕرۍ پنٛدہاے وٕہٕرۍ تہِ نیرٮ۪س ژوٗنٛٹھۍ نہ نیرنَس ٲسۍ واریاہ باغہٕ وٲلۍ کیٚنٛہہ پَنٕنۍ پَنٕنۍ سٔبیٖلا دِوان اے ہُہ کٔرۍوُس یہِ کٔرۍوُس یِتھ پٲٹھ کٔرۍوُس یہِ کھاد ترٛٲیوُس ہُہ ترٛٲیوُس أتی نیرِ ژوٗنٛٹھ أتی نیرِ جلدی اَکھ مزٕدار کَتھ اَکھا تہِ بوزناوو بہٕ تۄہہِ أکۍ شخصن ووٚن اَکہِ لَٹہِ دوٚپُن ژوٗنٛٹھۍ چھِنہٕ نیران کِہیٖنۍ ژوٗنٛٹھۍ کُلِس پٲیِو ہٲبتھ یہِ دِی ژوٗنٛٹھۍ اَسہِ دوٚپُس یہِ وَن اَہن حظ کِتھ پٲٹھۍ چھِ آسان دیُن ہٲبَت کِتھ پٲٹھۍ پاوو ژوٗنٛٹھۍ کُلِس کیٛاہ ہٲبَتھ پاوو دوٚپُن أمِس چھِ گژھُن نَوروز کہِ دۄہ تَبٕر ہٮ۪تھ اگر نہٕ یُہُس ژوٗنٛٹھۍ درٛٲے ژٕ ژھٕنوتھ أسۍ ژٔٹتھٕے یہِ چھِ مَزٲیہ کَتھ تہِ مگر اَسہِ تہِ اوس شوق ژوٗنٛٹھۍ اَکھ گٔژھ اَسہِ تہِ آسٕنۍ اَسہِ تہِ کوٚر تی مگر ژوٗنٛٹھۍ درٛاے نہٕ کِہیٖنۍ تنٛگ آ کے ییٚلہِ سٮ۪ٹھاہ تنٛگ آے ژوٗنٛٹھی درٛاے نہٕ وۄنۍ اَسہِ تُل یِتھَے پٲٹھۍ باغ ژھٕنُس بَلاے ییٚلی نیرنَس تیٚلہِ نیرنَس اَسہِ ژھُن باغ ترٛأیتھی أتی اَسہِ لوٚگ تَتھ سگ بَرُن مےٚ لٲجِس کھاد ترٛاونۍ گُڈٲے کَرٕنۍ باغَس باغَس درٛاے ییٖتیٛاہ ژوٗنٛٹھۍ ییٖتیٛاہ ژوٗنٛٹھۍ شُمارٕے چھِنہٕ لٔنٛگۍ آے پھٕٹِتھ ژوٗنٛٹھیو سۭتۍ یۄس زَن دٔلیٖل دٔلیٖل کیٛاہ چھِ دٔلیٖل دٔلیٖل کیٛاہ چھِ سَمجھی آے نہٕ پَتہٕ ووٚن أکۍ شخصَن اَکھ دوٚپُن مےٚ یِمَن کُلٮ۪ن چھِ اوسمُت زیادٕ گوٚمُت یہِ واتُن یہِ چھِ مَس ٲسۍمٕتۍ گٔمٕتۍ حدٕ کھۄتہٕ زیادٕ گژھِ نہٕ اَتھ کَرُن کِہیٖنۍ بیول بَرُن سَگ بَرُن کھاد یِم یِم چھِ مَس گژھان اَتھ چھِنہٕ ژوٗنٛٹھۍ تہِ نیران کیٚنٛہہ مگر ییٖتِس کالس باغس ژوٗنٛٹھۍ درٛاے تیٖتِس کالَس سون شوقٕے مَکلیومُت تہٕ ژوٗنٛٹھۍ آسنُک تیٖتِس کالَس ٲس ییٚتہِ ٹٮ۪کنالجی تہِ نٔو بَنٲمٕژ تیٖتِس کالَس ٲسۍ نٔو قٕسٕم ژوٗنٛٹھۍ تہِ لٲگمٕتۍ تَتھ ٲسۍ ژوٗنٛٹھۍ تہِ درٛامٕتۍ پتہٕ ٲسۍ درٛامٕتۍ ہُتھ ژوٗنٛٹھ مگر تَتھ اوس اَسہِ نہ واتُن گوٚمُت پَتہٕ ٲسۍ نہٕ دوا ووا تِم ژوٗنٛٹھۍ ٲسۍ نہٕ گژھان پَتہٕ کھیٚنۍ لایق تہِ کِہیٖنۍ نَہ سُہ باغ وارٕ وارٕ ڈِمالِش کَرُن تِمَن دۄہَن أسۍ تِم تِمَن ژوٗنٛٹھٮ۪ن اَمریٖکَن ژوٗنٛٹھۍ وَنان بیٚیہِ ٲسۍ نہٕ ڈِلشَن ژوٗنٛٹھۍ آز چھِ وۄنۍ نٔے نٔے قٕسمٕکۍ ژوٗنٛٹھۍ چھِ آز چھِ تِم تِم قٕسٕم یِمَن نہٕ ناوٕے زانٛہہ چھِ بوٗزمُت آز چھِ کانٛہہ یژھان باغ بناوُن اَکہِ ؤری چھِ کُلۍ لاگان نَیہِ ؤرِی چھِ آسان تٔمۍ پرٛوٚڈَکٹ دیُتمُت سٲنۍ یُس یہِ اٮ۪کٕسپیٖریَنٕس یہِ کُل لوگ پنٛدہاے وٕہٕرۍ تہِ درٛاو نہٕ ژوٗنٛٹھ کِہیٖنۍ پتہٕ درٛاو اَکی ساتہٕ تیٖتیٛاہ ژوٗنٛٹھۍ تہِ باغٕے پیوٚو پَتہٕ ژٹُن تِم پھٕٹۍ سٲلِم یہِ اوس اَسہِ تِمن دۄہَن وۄنۍ گۄڈٕنیُک پرٛوٚڈکٹ یُس اَسہِ گَرِ اوس درٛامُت یُس اَسہِ گَرِ اوس بَنومُت دانہِ وَرٲے یُس تَتھ تِم ژوٗنٛٹھۍ نیرٕنۍ اوس نہٕ نہٕ ٲس پَتہٕ سُہ خوشی نہٕ اوس اَسہِ پَتہٕ سُہ غم اَتھ کیٛازِ درٛاے ژوٗنٛٹھۍ اَتھ کیٛازِ درٛاے نہٕ ژوٗنٛٹھۍ سُہ اوس الگ سوال مطلب سُہ اوس سٲنۍ گۄڈٕنیُک پرٛوٚڈکٹ یَتھ أسۍ اٮ۪پٕل شُکریہ